وعلیکُم سلام اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ آ اَہن حظ أسۍ حظ چھِ ٹیٛوٗر کَرناوان سانہِ سایڈٕ چھِ واریاہ اَصٕل اَصٕل جگہ ییٚتہِ تُہۍ اَصٕل پٲٹھٮ۪ن ہیٚکِو ٹیٛوٗر کٔرِتھ تُہۍ ہیٚکِو اَصٕل پٲٹھٮ۪ن ییٚتہِ اٮ۪نجاے کٔرِتھ مِثال کے طور پَر أہربَل چھُ پہلگام چھُ

کۄنٛگوَٹُن چھِ چھِرَن بَل چھُ ہاں سٲنِس مطلب أسۍ کَرہو ناوہو تۄہہِ اَصٕل پٲٹھٮ۪ن اَصٕل پٲٹھٮ۪ن یِمَن جایَن وِزِٹ تہٕ اگر تۄہۍ یَژھان چھُو بیٚیہِ باقٕے مطلب تُہٕنٛدۍ پاٹنَر چھِ یَژھان اَسہِ سۭتۍ یُن أسۍ ہٮ۪کو تۄہہِ ڈِسکاوُنٛٹ تہِ کٔرِتھ بِلکُل بِلکُل ییٚتہِ چھِ ہر کُنہِ فٮ۪س ییٚتہِ چھِ اَسہِ ہر کانٛہہ فٮ۪سَلٹی یہِ چھُ اَسہِ چھُ پَرنَے راتَس خٲطرٕ چھِ أسۍ پانٛژھ ساس نِوان

أسۍ کَرہو تۄہہِ ڈِسکاوُنٛٹ کٔرِتھ اگر تۄہہِ پانَس سۭتۍ اَمہِ مٔزیٖد تہِ چھُو یَژھان اَسہِ سۭتۍ ٹرٛاوٕل کَرُن أسۍ کَرہو تۄہہِ ڈِسکاوُنٛٹ ٹھیٖک پَگاہ چھِ اَسہِ پَگاہ چھِ اَسہِ آن تہٕ تُہۍ ہیٚکِو اَصٕل پٲٹھٮ۪ن یِتھ أسۍ ہٮ۪کو تُہۍ اَصٕل پٲٹھٮ۪ن ہر کُنہِ جایہِ نِتھ

تُلِو بِہِو رۄبَس حَوال وعلیکُم سَلام